مےٚ چھُ بیاکھ کوٚشچھَن آمُت کہِ ژٕ کُس گیم چھُکھ گِنٛدان تہٕ کَتہِ چھُکھ گِنٛدان تہٕ کِمَن سۭتۍ چھُکھ گِنٛدان بیٚیہِ ون سُہ جاے ییٚتہِ ژٕ یہِ سپوٹس گِنٛدان چھُکھ باقیَن لُکَن سۭتۍ یُس بہٕ چھُس سپوٹس گِنٛدان سُہ چھُس بہٕ گِنٛدان کِرکٹ کیازِ ییٚلہِ بہٕ چھُس زامُت ییٚلہِ بہٕ بوٚڑ گوٚوُس ییٚتہِ اوس زیادٕ رُجان مٲنِس گامَس مَنٛذ یا میٲنِس ایریاہَس مَنٛز زیادٕ کَرکَٹ کُے رُجان اوس توٚتانۍ اوس نہٕ رُجان کِہیٖنۍ کہِ فُٹ بال ٲسۍ گِنٛدان ہاکی ٲسۍ گِنٛدان باقٕے کِرکَٹے ٲسۍ توٚتانۍ گِنٛدان تہٕ بہٕ تہِ گوٚوُس پَتہٕ تٔتھی مَنٛز مے تہِ بَنیو سُے رُجان کِرکَٹ گِنٛدنکُے چھُ آمُت ژٕ کَتہِ چھُکھ یہِ مَطلَب گِنٛدان پَننہِ گامَس مَنٛز تہِ گِنٛدان اَسہِ چھِ گامَس مَنٛز تہِ گرونٛڈ سکوٗلَس مَنٛز گرونٛڈ یا بیٚکِس جایہِ چھُ گرونٛڈ تَتہِ تہِ چھِ گِنٛدان بیٚیہِ چھِ گِنٛدان باقیَن گامَن مَنٛز تہِ یا باقیَن گامَن مَنٛز چھ گژھان یِم ٹورنَمنٹٕس آرگَنایِز تٔتی چھِ تِمَن جایَن تہِ چھِ گِنٛدان یِم نیٚبرِم یِم گام چھِ نیٚبرِم وِلیجِز تِمَن مَنٛز چھِ گَژھان گِنٛدنہٕ تہٕ بیٚیہِ چھِ گَژھان مان ژٕ یِم ڈِسٹرکس مَنٛز ڈِسٹرکس مَنٛز گام چھِ مگر وِدِن ڈِسٹرکسٕے چھُس بہٕ زیادٕ تر گِنٛدان ڈِسٹرک نیٚبَر چھُس نہٕ ؤنہِ گوٚمُت بہٕ زٕہٕنۍ گِنٛدنہِ یِم پَننِس یتھ ڈِسٹرکَس مَنٛز چھِ یِوان گام تِمَن مَنٛز چھُس بہٕ گِنٛدنہِ گوٚمُت تہٕ بیٚیہِ چھُس گَژھان بہٕ پَننہِ یُس اَسہِ پَنٕنۍ ٹیٖم چھِ گامٕچ ٹیٖم مَطلَب أسۍ چھِ بَناوان پَننہِ گامٕچ ٹیٖم اگر کُنہِ تہِ گامَس مَنٛز کانٛہہ ٹورنَمنٹ گَژھِ آرگَنایِز تہٕ پَتہٕ چھِ أسۍ کَران کتھ کہِ أسۍ نِمو پَنٕنۍ ٹیٖم تور أسۍ گِنٛدو تَتہِ پَتہٕ چھِ أسۍ کَران ٹیٖم سِلیٚکٹ یِم اَسہِ مان ژٕ یِم اَسہِ باسان چھِ ام چھِ کِرکَٹ گِنٛدان اصل پَتہٕ چھِ أسۍ ٹیٖم بَناوان تہٕ گَژھان گِنٛدنہِ یا چھِ کُنہِ ساتہٕ پانہٕ ؤنۍ تہِ گِنٛدان مَطلَب پَننِس گامَس مَنٛز مَطلَب اِنٹَرٹینمنٹ خٲطرٕ گَژھان چھِ کُنہِ جایہِ گِنٛدنہِ پَتہٕ پانہٕ ؤنۍ تَتہِ گِنٛدان فرنڈلی میچ گِنٛدان پانہٕ ؤنۍ گِنٛدان کَران انجاے تہٕ بیٚیہِ چھ یہِ کُس جاے چھِ ییٚتہِ تُہۍ گِندان چھو لُکَن خٲطرٕ ییٚتہِ تُہۍ گِنٛدان چھو ییٚتہِ چھُ پَننِس گامَس مَنٛز تہِ اَسہِ گرونٛڈ ییٚتہِ أسۍ گِنٛدان چھِ بیاکھ یِم باقٕے وِلیج پرٛٮ۪تھ کُنہِ گامَس مَنٛز چھِ اکھ اکھ زٕ زٕ گرونڈ ییٚتہِ اِنسان کرکٹ چھ ہیٚکان گِنٛدِتھ تہٕ بیٚیہِ چھُ ٹھیٖک تہٕ کِرکَٹ چھُ مےٚ واریاہ پَسَنٛد تہٕ امہ موٗجوب چھُس بہٕ بہٕ چھُس کِرکَٹٕے گِنٛدان بیٚیہِ چھُس نہٕ ہیٚکان بہٕ کانٛہہ تہِ مَطلَب باقٕے سَپوٹس گِنٛدِتھ کِہیٖنۍ